أزکہِ وَقتہٕ کھۄتہٕ اوس پرونٕے وَقت اَصل شُرۍ ٲسۍ اَسان گِنٛدان دروٚکان تمہِ سۭتۍ اوس صحت روزان ٹھیک ٹیٚنشَنَس مَنٛز ٲسۍ نہٕ گَژھان کینٛہہ اکھ أکۍ سٕنٛدٕس آنٛگنَس مَنٛز ٲسۍ گَژھان تَتہِ ٲسۍ گِنٛدان سَنان ٲسۍ نہٕ کُنی کھیٚوان چَیٚوان تہِ ٲسۍ ٹھیک واریاہ زیادٕ اَصل اوس سُے برونٛٹھمٕے وَقت اوس ٹھیٖک آز چھِ شُرۍ کُٹھیٚن مَنٛز موبایِل رٔٹِتھ اَتھَن کیتھ صحت گوکھ خَراب یہِ چھُنہٕ ٹھیٖک کینٛہہ مےٚ چھُ باسان پرونٕے وَقت اوس ٹھیک یَتھ مَنٛز شُرۍ ٲسۍ اورٕ یورٕ نَژان پھیران کھیٚوان چَیٚوان تہٕ ٲسۍ پَتہٕ ٹھیک ماجَن تہِ اوس نہٕ تَفریٖق وۄتھان کینٛہہ شُرۍ سُنٛد صحت تہِ اوس روزان ٹھیٖک بۄچھِ تہِ ٲسٕکھ لَگان اَصل ٲسۍ تی موج تہِ ٲسۍ توٚتانۍ گَرَس مَنٛز کٲم کَران شُر اوس گِنٛدان درۄکان فاریگ اوس آسان موج تہِ بَچِہ تہِ آز چھُ بَچہِ صرف موبایلَن سۭتۍ امہِ سۭتۍ گوٚو یُہُنٛد صحت واریاہ زیادٕ کَمزور ٹی وی موبایِل رٔٹِکھ امہِ سۭتۍ گوٚو زیادٕ صحت خَراب أزکٮ۪ن شُرٮ۪ن چھُ تَوَے کھیٚن چیٚن نہٕ کینٛہہ نہٕ نہَ چھُکھ مٲل نہَ چھُکھ کینٛہہ یہِ چھُ ماجہِ تہِ چھِ پَریشان شُرۍ تہِ گٔے خَتَم برہمٕے وَقت اوس ٹھیٖک یمہِ سۭتۍ شُرۍ ٲسۍ اورٕ یورٕ پھیران تھوران سُہ اوس واریاہ زیادٕ اَصل ایٚگزَسَیِز ٲسٕکھ گَژھان کِرکَٹ ٲسۍ گِنٛدان فُٹ بال ٲسۍ گِنٛدان یا برونٛہہ ٲسۍ سَزٕ کَترٕ سَزٕ کَترٔن ٲسۍ گِنٛدان کُنہ تہِ گیمہِ

آ برونٛہہ اوس اَصل وَقت سُے وَقت اوس ٹھیک سُے وَقت اوس ٹھیک

سُے وَقت چھُ ٹھیک آ